بہٕ حظ چھَس ہَر کانٛہہ سیُن رَنان ہَر کانٛہہ ڈِش چھَس بہٕ رَنان اَصۭل پٲٹھۍ آرام سان مےٚ حظ گَژھان آسٕنۍ ہَر کانٛہہ مصالہٕ برٛونٛہہ کَنہِ بیٚیہِ حظ گوٚژھ مےٚ آسُن سورُے گرِ چھٔلِتھ چھُکِتھ صفٲیی کٔرِتھ أتی حظ چھَس بہٕ بیٚہوان رَنٛنہِ پَتھر أتی حظ چھِ مےٚ لَگان دِل رَنٛنَس ییٚلہِ مےٚ سورُے آسہِ صاف چھٔلِتھ چھوٚکِتھ أنٛدرٕ پٮ۪ٹھ نٮ۪بر تام آسن صفٲیی سٲرسٕے پَتہٕ حظ چھِ مےٚ اَصٕل دِل لَگان رَنٛنَس بہٕ حظ چھَس ہَر کانٛہہ سیُن رَنان یوٗٹوب پٮ۪ٹھ وٕچھان ہُتھ کٔنۍ تہِ اَگر حظ مےٚ بٲے اَنان سیُن ژیٖرۍ دَہہِ بَجہِ تہِ بہٕ نہٕ حظ چھَس نہٕ وَنان بہٕ رَنٛنہٕ یا کیٚنٛہہ نہٕ بہٕ حظ چھَس ۄوتھان تہٕ رَنان کۄکُر حظ ہُم بَٹَر کۄکَر چھِنہٕ حظ رَنان یوٗٹیوب پٮ۪ٹھ چھِ ہاوان ہُہ ژٔکھۍ کۄکَر تھَنہِ کۄکَر یُس جلدی جلدی چھُ کَرُن جلدی جلدی فراے آسان کَرُن تم چیٖز چھَس بہٕ کَران ہر کانٛہہ چیٖز رَنان بیٚیہِ حظ چھِ أسۍ شوقیٖن واریاہ زیادٕ اَسہِ حظ اَسہِ حظ چھِ ہر کٲنٛسہِ بٲے بارنِس شوق رَننُکھن بیٚیہِ بیٚیہِ حظ چھَس بہٕ اَصٕل اَصٕل چیٖز کھٮ۪وان أسۍ چھِ سٲری خانٛدان شوقیٖن ماز رَننُک اَسہِ گَژھن ٲسٕنۍ ہر کٲنٛسہِ أسۍ حظ چھِ زیادٕ ماز واز کھٮ۪وان ہَر کانٛہہ چیٖز کھٮ۪وان زیادٕ زیادٕ ماز حظ رَنان دُہَے دُہَے اَنان میٲنۍ بٲے ماز أکی یَتھ بَنان آز یَکھٕنۍ ہُتھ با اَتھ بَناو آز کۄرمہٕ بہٕ حظ چھَس بَناوان اَصۭل پٲٹھۍ چھَلان چھۄکان حظ لاگان أتی پاکَس نیران ترٛاوان ہَر کانٛہہ مَصال مےٚچھِ گژھان ہَر کانٛہہ مَصالہٕ آسٕنۍ گَرِ ہَر کانٛہہ چیٖز حظ گوٚژھ مےٚ آسُن گَرِ اَنان حظ لاگان گڑان اَنان وَانہٕ پٮ۪ٹھ ماز کَڑان چھۄکھ تَتھ چھَلان کَران حظ لاگان أتی پاکَس دِوان زورٕ پاکھ ماس پَتہٕ حظ چھِ ماژس تراوان ہَر کانٛہہ مصال وَسال دالچیٖن بٔڈٕ ٲلہٕ نِچہِ ٲلہٕ کاہ ہر کانٛہہ مصالہٕ حظ چھِ تراوان مےٚ حظ گوٚژھ نہٕ ہَر کانٛہہ مصالہٕ گَرِ چھَس بہٕ لاگان سیُن کَڑان حظ چھِ سیُن لاگان چھٔلِتھ چھوٚکِتھ تراوان پریٚشرَس منٛز دِوان حظ چھِ پا اَگر حظ زیادٕ ماز أسۍ دوٚر پَہَم چھِ أسۍ دِوان سِٹیٖم چھِ دِوان سِٹیٖم زٕ ترٛےٚ چھِ دِوان والان چھِ مازچھُ آسان سیٚنومُت چھَس گالان دۄد دۄد حظ چھِ گالان أسۍ سِمَس پٮ۪ٹھ اَصۭل پٲٹھۍ گالان ییٖتِس کالَس حظ گرٛٮ۪کھ وٮ۪کھ چھِ گژھان تیٖتِس کالَس چھُنہٕ اَ آسان تراوُن کِہیٖنۍ چھ حظ وٕ دۄد دۄدَس چھِ یِوان بیٚیہِ حظ چھِ أسۍ تراوان دۄدَس حظ یہِ اَگر یہِ اَسہِ یَکھٕنۍ بَناوٕنۍ تَتھ چھِ تراوان أسۍ ٹھوٗل حظ ییٚمہِ وِزِ دۄد چھِ گالان تمہِ وِزِ تراوان ٹھوٗل اوم تِلہٕ کَترٕ ہٕنۍ تراوان کاہ ٲلہٕ پیوٗنٛتاہ ژھٕنان مژٕ چھِ حظ گالان اَصۭل پٲٹھۍ دۄد ییٚلہِ تَتھ گرٛٮ۪کھ چھےٚ یِوان أتی چھِ ژھٕنان أسۍ سُہ مازَس منٛز گرٮ۪کناوان چھِ بٕتنہٕ چھِس تراوان پران حظ چھِ گٕہان تَتھ حظ چھِ چَراب تراوان سُہ چھُ کَران سفید چھِ تراوان سِنِس منٛز تٔمِس سۭتۍ چھِ واریاہ اَصٕل سِیُن گژھان أسۍ حظ چھِ گَرِ کَران یہِ سبزی وَبزی پران حظ رۄہَن حظ گَنٛڈٕ حظ گَری کَران سُہ أسۍ حظ چھِ گَرِکُے سورُے تراوان أسۍ حظ چھِنہٕ بازرٕ وازرٕ اَنان کیٚنٛہہ اَسہِ حظ چھِ وٲر أسۍ حظ چھِ تٔتھۍ کَران یِم چیٖز گَنٛڈٕ حظ رۄہَن پران ہَر کانٛہہ چیٖز کَران پنٛنہِ گَرِ سُے تراوان پرانَس گوٚژھ اَسہِ آسُن ہَر کُنہِ سِنِس گٔہِتھ چَرٕپ پَتہٕ تراوان نیٛامہِ منٛز دَگان حظ سُہ حظ گوٚژھ گوژھ مُت سفید پَتہٕ چھِ سُے تُلان أسۍ تٔتمِس چَمچہٕ چَمچہٕ تراوان سِنٮ۪ن منٛز تٔمی سۭتۍ چھُ اَلگ ٹیٚسٹ گَژھان سیُن تٔمۍ سۭتۍ چھُ اَلگٕے مَزٕ گَژھان سِنِس پرانہٕ سۭتۍ حظ مےٚ حظ چھِ بٲے وَنان ژٕ چھَکھ رَنان واریاہ اَصٕل سیُن مےٚ حظ چھِ موج تہِ گژھان خۄش ہیٚچھُن کوٗر چھَکھ لُکھ ہُنٛد گَرٕ چھُوٕے گَژھُن ہیٚچھ وٕنۍ چھَنہٕ میٲنۍ ایج رَنٛنَس کیٚنٛہہ رَن ژٕ ہیٚچھ أتھتی بہٕ حظ چھَس رَنان پَتہٕ سورُے پانے بیٚیہِ حظ گٔژھ مےٚ گڈٕ آسٕنۍ صفٲیی صفٲیی وَرٲے رنٛنہٕ بہٕ کِہیٖنۍ اَگر حظ مےٚ سہٕ ڈُیِتھ کٔرِتھ آسہِ مےٚ نہ حظ چھِنہٕ لَگان دِلہٕ رَنٛنَس سۭتۍ کِہیٖنۍ گۄڈٕ حظ گوٚژھ مےٚ آسُن سورُے چھٔلِتھ چھوٚکِتھن اَصۭل پٲٹھۍ أتی چھَس بہٕ پَتھَر بیٚہوان دَستَرخان تھاوان تَل تَلہٕ کَنہِ أتی تران تٔتھۍ پٮ۪ٹھ اَنان سورُے گَنٛڈٕ رۄہَن پران تھاوان زٕلِتھ ؤلِتھ دٔگِتھ کٔرِتھ مصالہٕ تھاوان أتی سورُے لٲگِتھ بیٚیہِ حظ چھِنہٕ أسۍ نَلکُک آب لاگان کِہیٖنۍ سِنِس نہٕ کُنہِ أسۍ حظ چھِ اَسہِ حظ چھِ ناگ مَحلسٕے منٛز أسۍ حظ چھِ تُہۍ سُے آب تٔمۍ سۭتۍ چھُ تیُتھ میوٗٹھ سیُن گژھان نَلکہٕ آب حظ چھِ آسان مُشک تمہِ سۭتۍ چھُنہٕ گژھان سِنِس مَزٕ وزٕ کِہیٖنۍ تَتھ حظ چھِ مُشک أسۍ حظ چھِ ناگہٕ پٮ۪ٹھ اَنان آب سُے آب لاگان اَسہِ حظ چھِ یہِ میٲنۍ بٲے حظ چھِ شوقیٖن زیادٕ امِکن تِمَن گوٚژھ ہر کانٛہہ ڈِش آسُن ہَر کانٛہہ سیُن آسُن اَصٕل اَصٕل تِم حظ چھِ کالہٕ اَنان کۄکُر صُبحَس ماز بہٕ آسہٕ یوٗٹیوب تراوان ییٚلہِ وٕچھان نو نوٚو ہیٚچھان تٔتھۍ پٮ۪ٹھ یوٗٹیوبَس پٮ۪ٹھ ہیٚچھان واریاہ اَصٕل حظ ہاوان یوٗٹیوب پٮ۪ٹھ آز حظ چھِ واریاہ سَہل سیُن ویُن رَنُن یوٗٹیوب پٮ۪ٹھ وٕچھان سورُے اَصۭل پٲٹھۍ یہِ خۄش گَژھِ تہِ چھِ بَناوان واریاہ زیادٕ اَصٕل حظ چھِ ہاوان یوٗٹوٗب پٮ۪ٹھ تہِ گَرِ تہِ حظ موج تہِ حظ کَران گَر موج تہِ حظ وَنان ہُہ کٔرِو کٔرِو گۄڈٕ یہِ کٔرِو گۄڈٕ ہُہ پَتہٕ کٔرِہوس ہیٚچھان حظ موج تہِ چھِ ہیٚچھناوان پانہٕ تہِ چھُ تَگان تہٕ کوٚرن حظ چھِ تازٕ تازٕ کھٮ۪وان تازٕ تازٕ رَنان تازٕے حظ اَسہِ حظ چھِ کھٮ۪نے نہٕ صُبحُک سیُن گَرِ اَسہِ حظ چھِ پٮ۪وان تازَے تازٕے اَسہِ حظ چھِ دۄہَس گژھان زٕ ژور بَگارٕ مین اَسہِ حظ چھِ شوقیٖن زیادٕ کھٮ۪نٕکۍ اَسہِ حظ گوٚژھ آسُن اَصٕل اَصٕل چیٖز کھٮ۪نَس سبزی تازٕ تازٕ سَبزی اَنان رَنان أتی کَران تٔلیُن فشا دِوان تراوان رَس چونٛچا تہٕ تَتھ حظ چھُ تیُتھ مَزٕ لَگان نیٖلۍ مَرژانٛگَن وانٛگان رُوانٛگَن تٔتی حظ ژھٕنان تایہِ منٛز تہِ دِوان تٔلیُن فشا تہٕ کھٮ۪وان ہر کانٛہہ چیٖز حظ ٹھُلہٕ ژامَن حظ چھِ بَناوان گَرِ حظ چھِ کۄکر رَچھان تَتھ حظ چھِ ٹھولہٕ ژامَن بَناوان گَرِ حظ چھِ ژامَن بَناوان ٹماٹرن سۭتۍ گَرکٮ۪ن یِمَن وارِ ہِنٛدٮ۪ن ٹَماٹَرَن سۭتۍ تراوان تیُتھ مَزٕ حظ چھُ لَگان سورُے حظ کھٮ۪وان تازٕ تازٕ حظ وارِ منٛز حظ اَنان رُوانٛگن وُوانٛگَن وانٛگَن نیٖلۍ مَرژانٛگَن تٕم بَکٕوَچہِ وانٛگَن لَکٕٹۍ لَکٕٹۍ ہَردَس کیُتھ حظ چھِ آسان تٕم لَکٕٹۍ لَکٕٹۍ وانٛگَن گَرِ حظ کَڑان کۄکُر ژھٕناو کَران میون بوے کھش ژھٕناو بہٕ ٹیٚہرِ ویٚہرِ تُلِتھ نِکراوان لاگان دۄد تراوان گَنٛڈَن سۭتۍ بہٕ حظ چھَس پانَے رَنان اَصٕل پٲٹھۍ چھٔلِتھ چھُکِتھ حظ سورُے صفٲیی سان اَصٕل پٲٹھۍ حظ رَنان کَران ہَر کانٛہہ چیٖز کھٮ۪وان حظ شوقین حظ کھٮ۪نٕکۍ اَصٕل پٲٹھۍ کھٮ۪وان چھوکِتھ صاف پاک حظ کھٮ۪وان اَصٕل پٲٹھۍ